کۄلگٲمۍ ضلعس منٛز چھِ واریاہ مذہبی سمٲجی تہٕ صقافتی رسمہٕ مناونہٕ یِوان یِمن منٛز وۄرسہٕ بانٛڈٕ پٲتھٕر لٔڈی شاہ واز وان مٲنٛزۍ راتھ رُہن پوش روٚف تھٔج کاد زیادٕ مشہوٗر چھِ یِمو رسمو سۭتۍ چھِ لُکھ یکجاہ روٗزِتھ کٲم کران تہٕ أکِس بیٚکِس بکار یِوان تہٕ امہِ سۭتۍ چھِ لُکھ واریاہ خۄشحال تہٕ صحت مند روزان ییٚتہِ چھِ بڑٮ۪ن بڑٮ۪ن پیٖرن ہُنٛد دۄہ مناونہٕ یِوان یِمو منٛز زیادٕ خاص ریشمل صوبُن سعد سمنان تہٕ شیخ داوٗد غنی سُنٛد دۄہ مناونہٕ یِوان تھٔج کادن منٛز چھِ ہمساے زنان تھل رُونس مدد کرنہِ یِوان تہٕ بٲتھ گٮ۪وان امہِ دۄہ سٲنۍ امہِ دۄہ شامنس چھ یِمن واز وان رننہٕ یِوان رُہن پوش چھُ اکھ دۄہ یِوان مناونہٕ کۄلگامۍ ضلعہٕ کِس پرٛٮ۪تھ گامس منٛز امہِ دۄہ چھ لُکھ واریہن قٕسمن ہٕنٛدۍ پوش سمبرٲوِتھ قبرن چھکان اتھ سۭتۍ سۭتۍ چھ مولوی صوبس اتھۍ دُعاے مغفرت کرنہٕ یِوان بیٚیہِ چھِ بچن منٛز ژۄچہِ یِوان بٲگراونہٕ